ہیٚلو اسلامُ علیکُم ہے تُہۍ چھُو حظ دِلاوَر ہے دِلاوَر صٲب اَسہِ حظ چھِ أکِس جایہِ نٔو کٲم چھِ لاگٕنۍ تہٕ مےٚ حظ ٲس چٲنۍ چھِ ضروٗرت سخ موٚزوٗرٕے چھِنہٕ مےٚ بَنان کِہیٖنٛۍ تہٕ اَسہِ تُہۍ حظ چھِ پَیی آ آ ؤنِو حظ پٔتِم پۅنٛسہٕ حظ چھِ مےٚ تِم پۅنٛسہٕ تہِ حظ گژھن نہٕ ییٚمہِ ٹایمہٕ کُن أسۍ مۅکلاوَو نا اَتہِ یہِ مۅکلاوَو اَسہِ چھِ بِلڈِنٛگ بَناوٕنۍ چھِ اَسہِ بٔڈ بِلڈِنٛگ ہا تہٕ یہِ مۅکلاوَو أسۍ تہٕ تَمیُک حِساب مۅکلاو بہٕ سۭتی ییٚمہِ ٹایمہٕ چھُ اَسہِ آ آ ییٚمہِ ییٚمہِ ٹایمہٕ چھِ اَسہِ اَلبتہ ریٹ تہِ دِمو تۄہہِ بہٕ جان ییٚمہِ ٹایمہٕ پٔتۍمہِ ٹایمہٕ اوسوَو بہٕ دِوان رۄپیہِ ژور ہَتھ تُہۍ نہَ نہَ اَصلی وَجہ گٔے نا حظ پٔتۍمہِ ٹایمہٕ یُس اَسہِ اوس نا یعنی کہِ یٔمِس أسۍ کٲم ٲسۍ کَران تٔمۍ دِتۍ نہٕ مےٚ برابر پۅنٛسہٕ کِہیٖنٛۍ تَمہِ سۭتۍ گٔیو تۄہہِ تہِ پرٛابلم یُس نہٕ مےٚ تۄہہِ ہیٚکِمَو پۅنٛسہٕ دِتھ کِہیٖنٛۍ آ ییٚمہِ ٹایمہٕ چھُ اَسہِ اَصٕل یعنی کہِ خریٖدار چھِ زَبردَس تٔمِس ہیٚوت مےٚ ایٚڈوانٕس پیمٮ۪نٛٹ بہٕ ترٛاوَو تۄہہِ ایٚڈوانٕس تہِ مگر تُہۍ آ آ ایٚڈوانٕس تہِ ترٛاوو بہٕ تۄہہِ بہٕ ترٛاوَو رۄپیہِ دَہ ساس تۄہہِ ایٚڈوانٕس تہِ سُہ چھُنہٕ پرٛابلِم مگر کٲم چھُو تۄہہِ یُن میٚے سۭتۍ کَرنہِ تَمہِ وَرٲے چَلیو نہٕ کِہیٖنٛۍ آ یہِ حظ چھُ یہِ چھُ واریاہ اَتھ لَگہِ کَم سے کَم پانٛژھ شےٚ رٮ۪تھ لَگَن اَتھ پروجیکٹَس یہِ چھُ بوٚڈ بٔڈ بِلڈِنٛگ کَمپُلیکٕس چھِ یہِ کَمپُلیکٕس کَنٹِنیوٗ چھی ژےٚ کٲمہِ یُن میٚے سۭتۍ آ اَہَن حظ آ کَنٹِنیوٗ منٛزٕ اگر ژےٚ آ منٛزِٕ منٛزٕ پیٚیہِ کٲم تہٕ کُنہِ ساتہٕ چھِ ایمَرجَنسی آسان سُہ ہٮ۪کو أسۍ نِبٲوِتھ مگر یِتھٕ کٔنۍ چھِی نہٕ ژےٚ بیٚیہِ کٲنٛسہِ وۄستَس تھاوٕنۍ نیب تہٕ ژَلَکھ مےٚ پَگاہ دَہے دۅہۍ سُہ چھُے نہٕ کَرُن سِٹاٹ کَرو أسۍ بیٚیہِ دۄیہِ یا ترٛیہِ دۄیہِ پٮ۪ٹھ کَرو أسۍ سِٹاٹ آ ترٛیٚیہِ دۄہہِ کَرو أسۍ سِٹاٹ تۄہہِ چھُو یُن یور چھِ اَسہِ کَرٕنۍ کٲم ٲلۍ کدلہٕ چھِ اَسہِ کٲم لاگٕنۍ سرینگرٕ اَہَن حظ آ آ تُہۍ چھُوا تَیار چھُوا تُہۍ وُنۍ پٔتۍمِس یہِ گوٚو تہِ گوٚو تُہۍ مٔہ ہیٚیِو سُہ ٹٮ۪نشَن آ پۅنٛسہٕ ترٛاوٕ نا بہٕ ایڈوانٕس تۄہہِ پۅنٛسہٕ ترٛاوٕ بہٕ ایڈوانس ایٚڈوانٕس ترٛاوٕ بہٕ پۅنٛسہٕ ژٕ مٔہ ہَے ژٕ ٹٮ۪نشَن کٔرۍنہِ ؤرۍنہِ تھاو ژٕ تھاو شولہٕ وولہٕ تھاو ژٕ سٲری تُلِتھ تِم تھاو ژٕ ریڈی تہٕ ییٚمہِ ٹایمہٕ چھُکھ بَناوتھ بہٕ وۄستہٕ ژٕے مےٚ باسان وۅنۍ کیٛازِ کٲم چھِ واریاہ بٔڈ اَسہِ یِہُس صحیح صحیح آ تہٕ ژےٚ ما چھِ کیٚنٛہہ بیٚیہِ کیٚنٛہہ کٲم وٲم اورٕ یورٕ رٔٹمٕژ تہٕ تُہۍ چھُو یِنہٕ مےٚ دھوکہٕ میلہِ پَتہٕ دھوکہٕ گژھِ نہٕ میلُن کِہیٖنٛۍ اگر تُہۍ زٕ اَکھ زٕ دۄہ چھُنہٕ آوُر أسۍ کَرو ترٛیہِ ژورِ دۅہۍ کَرو کٲم مگر دھوکہٕ گژھِ نہٕ مےٚ لَگُن کِہیٖنٛۍ دھوکہٕ گژھِ نہٕ مےٚ بِلکُلٕے ایٚڈوانٕس ترٛاوٕ بہٕ أکیٛاہ ؤنی ؤنی ترٛاوٕ بہٕ وُنی ایٚڈوانٕس تُہۍ مٔہ ہیٚیِو ٹٮ۪نشَن کِہیٖنٛۍ آ آ ایٚڈوانٕس ترٛاوٕ بہٕ مگر وُچھو تیٚلہِ وُچھو ڈَن تیٚلہِ چھا ڈَن تۄہہِ چلو چلو ٹھیٖک چھُ چلو